میٛانہِ حِساب چھِ دۄنوَے چیٖز ٹھیٖک مطلب ہوم ریمِڈی تہِ چھِ ٹھیٖک ہَسپَتال گژھُن تہِ چھِ ٹھیٖک تِکیٛازِکہِ دۄہ کھۄ دۄہ چھِ نٔو ٹیکنالوجی یِوان کہِ مطلب دٲدۍ چھِ بیٚیہِ تِتھ یِوان کہِ اِنسان چھِنہٕ آسان پَییی کیٛاہ گوٚو اگر أسۍ ہوم ریمِڈی یوٗز کَرو تہٕ تٔمۍ تَتھ چھِنہٕ سایِڈ اِفیکٹہٕ کِہیٖنۍ مگر یہِ مطلب علاج تہِ چھِنہٕ واتان رُ رٕتۍ پٲٹھۍ کِہیٖنۍ سیوٚد چھِنہٕ واتان علاج کِہیٖنۍ تٔمۍ موٗجوٗب چھِ اَسہِ پیٚوان ضٔروٗری کَرُن ہَسپَتال کَنسَلٹہٕ بہٕ ہیٚکہٕ بہٕ چھس دۄنوَے چیٖز وَنان یُس ہوم ریمِڈی چھِ تِم چھِ أسۍ کَران گَرِ یوٗز کینٛہہ جٔڈی بوٗٹی چھِ آسان سانٮ۪ن دوٗر دَلاگ علاقَن منٛز تِم چھِ أسۍ یوٗز کَران یٔڈ دادِ خٲطرٕ چھِ مٔری ہُنٛد یوٗز کَران یا باقٕے چیٖز چھِ أسۍ یوٗز کَران